ٹوٗل یِم زَن أسۍ گارڈنِگ منٛز چھِ اِستعمال کران ساروی کھۄتہٕ برونٛہہ چھِ أسۍ کران تَتھ چھِ وَنان ٹۄنگُر ٹۄنگُر چھُ لگان زٔمیٖن کھننَس مطلب اَگر اسۍ زٔمیٖن ؤمیٖن کھنُن آسہِ تَتھ چھُ لگان سُہ ٹۄنگُر تِم بٔڑ بٔڑ یِم زَن پَل چھِ آسان میژِ ہِنٛد بَنے مٕتۍ تِم لۄکُٹ لۄکُٹ کرنَس تَمہِ وِِ چھُ اَسہِ لگان ٹۄنگُر بیل بیل بیاکھ چھُ بیل بیل چھُ لگان ییٚلہِ زَن اَکہِ جایہِ پٮ۪ٹھ بیٚکس جایہِ کانٛہہ چیٖز نِنَس سُہ چھُ آسان تَتھ چھُ آسان برونٛہہ کِنَیٚتھ سُہ تونتھ ہِش تَمہِ سۭتۍ چھُ اکھ چیٖز تُلان تہٕ بیاکھ جایہِ نِوان یُس زَن بیاکھ ٹوٗل تَتھ چھِ وَنان پَنجہٕ پَنجہٕ چھُ لگان لیٚول کرنَس برابر کیازِ یِتھُے زٔمیٖن کھنان چھِ تَمہِ ساتہٕ چھنہٕ تَتھ بَنان لیٚول برابر کِہینۍ یُس زَن پَن چھُ تٔمۍ سۭتۍ چھِ أسۍ لیٚول کران برابر اَتھ یُس زَن بیٚیہِ بیل چھُ بیل چھُ لگان أندۍ أندۍ تَتھ وَتھ بَناونَس تہِ کیازِ کہِ تَتھ چھُ آسان برونٛہہ کِنۍ سُہ پَنجہٕ ہیٚو تَمہِ سۭتۍ چھِ ہیٚکان وَتھ آرام سان کٔرِتھ بَناونہٕ بیٚیہِ ییٚمہِ ساتہٕ أسۍ گارڈنَس منٛز ٹوٗل چھِ یوٗز کران بیٚیہِ چھِ لگان سُہ ییٚمہِ سۭتۍ آب تراوان سُہ چھُ آسان سُہ جگ ہیٚوو تَتھ چھُ آسان برونٛہہ کَنی سُہ پھموار ہیٚوو بَنٲیِتھ سُہ چھِ أسۍ تُلان تَتھ منٛز چھِ أسۍ آب تراوان آب تُلان تہٕ تراون کُلین بیٚیہِ چھِ لگان پَیپ ضروٗرت پَیِپ چھِ لگان آب دِنَس کیازِ کہِ اَڑین أڈۍ کُلۍ چھِ آسان تِتھۍ یِمن واریاہ زیادٕ آب چھُ آسان ضرورت تِمن چھِنہٕ ہیٚکان صرف ہُمہِ سۭتۍ خٲلی آب دِتھ کِہینۍ تہِ اس لیے چھُ لگان سُہ تہِ واریاہ زیادٕ ضروٗرت آب دِنَس بیٚیہِ چھُ لگان سُہ دوہ چھک دوہ چھک دوہ چھکنٕچ مِشیٖن تَتھ چھِ وَنان سِپرکلر سُہ تہِ چھُ لگان دوہ وَوہ چھکنَس کُلین بیٚیہِ چھُ لگان سُہ ٹِلر ٹِلر چھِ وَنان تَتھ کٲشِر پٲٹھۍ سُہ چھُ لگان زٔمیٖن واینَس